اَسہِ چھِ یِم اَسہِ ساروی کھۄتہٕ بؠسٹ روٗٹٕس چھِ بؠسٹ ڈیسٹِنیشنہٕ چھِ بایکِنٛگ خٲطرٕ فسٹ آف آل چھِ أسۍ پہلگام یُس اَسہِ ساروی کھۄتہٕ بؠسٹ ڈیسٹِنیشَن چھِ ٹور ڈیسٹِنیشَن یُس زَن ٹرینڈِنٛگ منٛز چھُ تہٕ تور چھِ أسۍ گژھان بایکہِ پؠٹھ چکرس بیٚیہِ چھِ أسۍ اَکڑ پارک چھِ پنٛڈو لڑؠن چھِ بییہِ جایہِ تور چھِ أسۍ گژھان سۄ تہِ چھِ اَکھ بؠسٹ ڈیسٹنیشَن تہٕ بیٚیہِ چھِ أسۍ پَنُن تھوڑا بایکِنٛگ ڈیٚسٹِنیشَن چھِ أسۍ اَجدَر چھِ تہٕ تور تہِ چھِ أسۍ گژھان تہٕ ساروی کھۄتہٕ ایٚکسایٹِڈ ایٚکسایٹِڈ یُس زَن ڈیسٹِنیشَن چھِ سۄ چھِ پہلگام تہٕ بیٚیہِ چھِ أسۍ ریسٹورنٹ اکھ صفَر تہٕ سُہ چھُ ساروی کھۄتہٕ بؠسٹ ڈیسٹنیشَن